اَسلام وعلیکُم وعلیکُم سلام اَصٕل پٲٹھۍ اَسہِ حظ اوس کیٛاہ چھِ وَنان زٔمیٖنہٕ ہیوٚن زٔمیٖن ضٔروٗرَت اَسہِ اوس زٔمیٖن ضٔروٗرَت تہٕ مگر اَسہِ چھُ بَناوُن تَتھ پٮ۪ٹھ مَکان سایٹٕے پٮ۪ٹھٕے یَتَتھ میٚٹیٖریَل ویٚٹیٖریَل پے سایٹہٕ پٮ۪ٹھ گژھِ اَسہِ آسُن مےٚ چھِ زٔمیٖن کنال ڈۄڈ کنال اوس مےٚ ضٔروٗرَت درٛوگ کوتاہ گژھِ درٛوگ وٕ گژھنَہ

مےٚ چھِ ڈۄڈ کنال ضوٚرَتھ ڈۄڈ کنال پٔر ڈۄڈ کَرور گوٚو تھوڑا سا کَنسیشَن تہِ گژھنَہ گژھٕنۍ کَنسیشَن کٔرِو تُہۍ روڈٕے چھِ ضٔروٗرَت روڈسٕے پٮ۪ٹھ سایٹہِ پٮ۪ٹھٕے چھُ ضٔروٗرَت شیٖتھ لَچھ تانۍ گژھِ کنال اَ شیٖتھ لَچھ تانۍ گژھِ نَہ نَہ یہِ چھُ زیادٕ درٛوگ گژھان مےٚ چھِنَہ أمۍ پَتہٕ چھِ اَسہِ باقیَن تہِ زٔمیٖن ضٔروٗرَت تِم تہِ چھِ دَپان أسۍ بَسو یَپٲری مینَس روڈَس پٮ۪ٹھ کیٛازکہِ تِمَن چھِ یَپٲرۍ رِشتہٕ واریاہ زیادٕ رِشتہٕ بیٚیہِ چھُ ییٚتہِ مینَس پٮ۪ٹھ روڈ تہٕ سریٖنَگَر روڈَس پٮ۪ٹھ مینَس پٮ۪ٹھ اِسی لیے چھِ تِم دَپان أسۍ ہٮ۪مہو یَپٲری زٔمیٖن مےٚ چھِ پَتہٕ بیٚیہِ تہِ زٔمیٖن ضٔروٗرَت اَگر پَتہٕ تُہُنٛدۍ دٔسۍ گژھنَہ اَگر پَتہٕ تُہُنٛدۍ دٔسۍ بیٚیہِ تہِ گژھِ کُنۍ جایہِ زمیٖنَس اَسہِ چھِ بیٚیہِ دۄن ژۄن نَفرَن ہیوٚن زٔمیٖن سَتَتھ لَچھ تہِ گژھِ مگر اَسہِ چھِنَہ باقیَن بیٚکِس مہٕ حظ ایوٗتاہ طاقت مطلب بیٛاکھ تہِ مَہ ہیٚیہِ یوٗتاہ درٛوگ یہِ چھُ واریاہ زیادٕ درٛوگ گژھان بیکِس کیٛاہ چھُ بیٚیہِ دۄن ژۄن ہیوٚن زمیٖن بہٕ چھِ سو نَہ تۄہہِ وَنان دُبار اَسہِ چھِ بیٚیہِ دۄن ژۄن سایٹہِ وَرٲے تہِ کَتھ لَگہِ روڈٕ وَرٲے تہِ لَگنہِ کُنی مکان سُہ کَتھ لَگہِ وَرٲے روڈٕ ورٲے چھُو تۄہہِ کُنۍ جایہِ نَظرِ تَل

اہن حظ آ روڈٕ ورٲے کَتہِ گژھِ پنٛژاہ لَچھ یہِ چھُنہٕ حظ زیادٕ درٛوگ گژھان روڈٕ وَرٲے گژھنہٕ پنٛژاہ لَچھ کیٚنٛہہ سُہ گوٚو زیادٕ رینٛج اۭں اۭں أمِس چھِنہٕ یوٗت مطلب یہِ چھُ زیادٕ درٛوگ گژھان یوٗت درٛوگ چھَنہٕ مطلب وَتہِ روٚستُے مَہ گژھِ یوٗتاہ درٛوگ وۄنۍ کیٛاہ کَرو تیٚلہِ کَرو مَشوَر أسۍ تہِ پانہٕ ؤنۍ تہٕ تُہۍ تہِ کٔرۍ زیو مَشوَر ژیٖرۍ گَرِ خانٛدارَس سۭتۍ وٕچھو کیٛاہ وَنیو سُہ تہٕ فادرَس سۭتۍ مَہ آسیو کٲنٛسہِ سۭتۍ مہٕ آسیو مَشوَر کَرُن تُہۍ تہِ کٔرۍ زیو تہٕ أسۍ تہِ کَرو مَشوَر تہٕ تیٚلہِ دِمو أسۍ اَکہِ دۄیہِ دُے نظر تۄہہِ نِش ہَہ آ زٕ ترٛےٚ دۄہ لَگَن تہٕ أسۍ دِمو دۄیہِ ترٛیٚیہِ دُے تۄہہِ نِش نظر تہٕ دِمو زمیٖنَس نظر چلو کیٚنٛہہ چھُنہٕ پَرواے یَپٲرۍ بوٗزِو حظ تُہۍ کیٚنٛہہ چھُنہٕ پَرواے تہٕ وَل أسۍ دِمو نظر زمیٖنَس ومیٖنَس پَتہٕ وٕچھو بِہِو رۄبَس سوال ہَہ أسۍ اِمو اوٗرۍ